وعلیکُم السلام تُہۍ چھُو حظ یہِ دانہِ چھُو حظ تُہۍ کٕنان یہِ دانٮ۪س دَہ ترٛکھ ٲسۍ مےٚ ضروٗرت ترٛکھ کۭتِس حظ چھِ ترٛکھ کۭتِس چھِ دِوان تُہۍ پانٛژھ رۄپیہِ اے نہَ حظ کَم کَرُس حظ وۅنۍ کیٚنٛہہ ہے وۅنۍ کٔرۍہوٗس حظ کَم کیٚنٛہہ مےٚ حظ چھِ دَہ ترٛکھ ضروٗرت وۅنۍ کۭتِس حظ دِیِو ترٛکھ تیٚلہِ اَدٕ حظ ٹھیٖک حظ چھِ اَدٕ حظ اَدٕ حظ السلام علیکُم